اسہِ مےٚ چھِ آنٛگنس منٛز گرِ وٲر تہِ تہٕ بیٚیہِ چھم پارک تہِ بنٲمٕژ بیٚیہِ چھ تھوڑا جگہٕ رژھ یَتھ منٛز مےٚ مٮ۪وٕ کُلۍ چھِ تھٲے مٕتۍ وارِ منٛز چھِ أسۍ بناوان سبٕزی واریاہ قٕسمٕچو سبٕزیو منٛز چھُس بہٕ أسۍ چھِ بناوان ہاکھ گنٛڈٕ ٲلوٕ لٲ ٲلوٕ لٲر الہٕ رٲٹھ وانٛگن چھِ بناوان بیٚیہِ چھِ أسۍ بناوان ٲلوٕ گنڈٕ ٹماٹر یِم چھِ أسۍ بناوان بیٚیہِ چھُ مےٚ تِکیٛازِ یِم چھِ اسہِ گری پتہٕ کھٮ۪ن چٮ۪نس لگان بیٚیہِ چھ مےٚ مطلب شوقیٖن چھُس بہٕ واریاہ زیادٕ شوقیٖن سبٕزی بناونُک أسۍ چھِ یہِ گری بناوان بیٚیہِ چھ تتھ منٛز مےٚ واریاہ پوشہٕ کُلۍ تہِ بنٲے مٕتۍ یتھ منٛز زن گۄلاب چھُ گُلۍ افتاب چھُ بیٚیہِ ییٚتٮ۪ن تہِ مےٚ کانٛہہ پوش نظرِ چھُ گژھان سُہ چھسن بہٕ انان تہٕ تھاوان چھُسن اتھ پارکہِ منٛز تِکیٛازِ بہٕ چھُس واریاہ زیادٕ شوقیٖن مےٚ چھُ پسنٛد یہِ پوشن سۭتۍ کرُن بیٚیہِ چھُ اسہِ أتھسٕے چھُ اسہِ بیٚیہِ أتھسٕے چھُ مےٚ باغ تہِ اتھ لرِ یَتھ منٛز زَن واریاہ کُلۍ چھِ ژوٗنٹھۍ کُلۍ چھِ ٹنٛگ کُلۍ چھِ ژیرٕ چھِ ژٕنن چھِ یِم زن مےٚ واریاہ خۄش چھِ لگان بیٚیہِ چھُ مےٚ یِمو سۭتۍ مطلب پونٛسہٕ تہِ یِوان بہٕ چھُس پتہٕ یِم کٕنان ییٚلہِ یِم تیار چھِ گژھان پتہٕ چھُس بہٕ یِم کٕنان تہٕ یِم چھِ بیٚیہِ مےٚ پتہٕ پۄنٛسہٕ اتھ چھِ پۄنٛسہٕ یِوان یتھ پٮ۪ٹھ بہٕ پنُن گرٕ بار پکناوان چھُس تِکیٛاز بیٚیہِ چھِ مےٚ پوش چھِ اتہِ پوشن پوش چھِ مےٚ واریاہ زیادٕ خۄش لگان اوٕے چھُس بہٕ یِمن پوشن کُن تہِ کران یتھ منٛز زن گُلہِ افتاب چھُ گۄلاب چھُ بیٚیہِ تہِ ییٚتٮ۪ن مےٚ کانٛہہ پوش بنہِ تِم چھُس بہٕ انان تِم چھُس بہٕ اتہِ تھاوان اتھ پارکہِ منٛز